میٲنۍ ہابیٖز یِم زَن چھِ تِم چھِ کیٛاہ چھِ وَنان یَتھ گارڈنِنٛگ بہٕ چھُس باغبٲنی ہنٛد چھُ مےٚ وارِیاہ شوق پوٗش چھُس بہٕ کَلیٚکٹہٕ کَران تہٕ پَتہٕ چھُس بہٕ کیٛاہ چھِ وَنان گَملَن منٛز تھاوان تِم یا کَرٕ بہٕ کٲم نٔہلۍ یۄس زَن پوشَن ہِنٛز سۄ چھُس بہٕ بَناوان اَمہِ باوجوٗد چھِ مےٚ کیٚاہ چھِ وَنان یَتھ کُکِنٛگ وارِیاہ پَسنٛد بہٕ چھُس رَنُن کَران وارِیاہ پَسنٛد بہٕ چھُس نوٚو نوٚو ڈِش یۄس زَن آسہِ سۄ یوٗٹیوٗب پٮ۪ٹھ ٲں وُچھہِ بہٕ یا کٲنٛسہِ کٲنٛسہِ ییٚمہِ ووٚنمُت آسہِ سۄ چھُس بہٕ ٹرٛاے کَران